گۄڈنیٚتھٕے یُس سرینَگرُک یوٗتھ چھُ یِم چھِ واریاہ اَن ایٚمپٕلایِڈ یِمَن چھُ مطلب بے روزگٲری چھےٚ واریاہ سرینَگرَس منٛز چھےٚ زیادٕ بے روزگٲری یِمَن گامَن منٛز تہِ چھےٚ بے روزگٲری مگر تِمَن چھُ توتہِ زٔمیٖن تَمہِ ذٔریعہٕ چھِ تِم تَتھ چھِکھ وۄپدان کینٛہہ کھَسان چھُکھ کینٛہہ گاو چھَکھ جگہ چھُکھ تِم چھِ تَتٮ۪ن ہیٚکان گاو تھٲوِتھ زٔمیٖن تَتھ تَمہِ ذٔریعہِ تِمَن دُہُک کھٮ۪ن چٮ۪ن چھُ تِمَن گَری نیران پَتہٕ چھُ تِمَن خٲلی آسان باقٕے چیٖزَن خٲطرٕ زینُن لیکِن سریٖنَگرُک یُس چھُ أمۍ چھُ زینُن آسان أمِس چھُنہٕ خٲلی کھٮ۪ن چٮ۪ن أمِس چھُ خٲلی کھٮ۪ن چٮ۪ن خٲطرٕ یوٚت کینٛہہ بلکہِ اکھ چھُ عیال پالُن کھٮ۪نُک چیٚنُک چھُس سونٛچُن سُہ چھُس کھٮ۪ن کھۄردُن أمِس چھُنہٕ سُہ گرِ بنان کینٛہہ أمِس چھُنہٕ کانٛہہ زٔمیٖن آسان کینٛہہ زرات چھُس نہٕ کانٛہہ أمِس چھُ سُہ تہِ نیٚبرٕ کنہِ پیٚوان انُن پٮ۪ٹھٕ ییٚلہِ وَنۍ یہِ بے روزگٲری آیہِ وَنۍ چھِنہٕ مطلب یِم زٮ۪وان چھِ پٮ۪ٹھٕ پوٚرُکھ لیٚوکھُکھ مگر یِمن چھَنہٕ نوکری مِلان کِہیٖنۍ ییٚمہِ ذٔریعہٕ یِمَن واریاہ زیادٕ فرٛٮ۪سٹرٛیشَن چھِ گٔمٕژَن اَمہِ ذٔریعہٕ کیاہ ہیٚکہٕ بہٕ ؤنِتھ کہِ یۄس بے روزگٲری چھےٚ یہِ چھُ اکھ اَہم اکھ یُس اَکھ یہِ یوٗتھ چھُ یہِ جوان چھُ یُس فیس چھُ کَران سارِوی کھۄتہٕ بوٚڑ چیٖز چھےٚ سۄ چھےٚ بے روزگٲری یِم تہِ ییٚتہِ گَرٕ چھِ سرینَگرَس مَنٛز تِمَن مَنٛز چھِ سٲری بَچہِ بے روزگار کانٛہہ کانٛہہ بَچہِ چھُ ییٚمِس رِزِق چھُ مِلان پرٛیویٹَس منٛز تہِ چھَنہٕ کٕہٕنۍ اوپارچُنِٹی تیٖژاہ پرٛیویٹَس منٛز تہِ چھِ کَم وَنۍ یُتھُے گوٚو وَنۍ ہیوٚتُن تھوڑا گوٚڑ تھوڑا بہت فَرَق ہیٚژٕن یِنۍ مگر بے روزگٲری چھےٚ توتہِ واریاہ زیادٕ ییٚمہِ یَتھ زَن کہِ مطلب سٲنِس مطلب گورمٮ۪نٛٹ چھِ تِم کَرَن اَتھ پٮ۪ٹھ گور کہِ بے روزگٲری گٔژھ ختم گژھٕنۍ بے روزگار گژھن نہٕ لُکھ روزٕنۍ کینٛہہ کیٛازِ کہِ ییٚلہِ یہِ لٔڑکہٕ روٗدۍ بے روزگار تِمَن مِلیو نہٕ روزگار کِہیٖنۍ نہٕ ڈرٛگ ایٚڈِکشَن گٔے زیادٕ تِمَن ییٚلہِ گَرِ ڈانٛٹھ پیٚیہِ تِمو ووٚنُکھ گَرِ تُہۍ کیٛاہ چھُو کَران تۄہہِ چھُو نا مطلب یہِ تُہۍ کٔرِو سا یہِ ڈرٛگ ایڈِکشَن گٔے مطلب تِمَن ووٚنُکھ گَرِ تہِ چھُنہٕ کِہیٖنۍ نہٕ کَران تِمَن گوٚو ٹٮ۪نشَن گَرِکٮ۪ن اوس سُہ کھٮ۪ن چٮ۪ن دیُن گَرِکٮ۪ن ٲسِکھ گَرِکۍ ٲسِکھ پالٕنۍ مول موج گوٚو بُزَرگ وۄنۍ چھِ تِمَن گَرِکۍ پالٕنۍ لیکِن تِمَن چھُنہٕ گُزارٕے تِمَن چھِ تِمَن چھَنہٕ نوکری یی تِم کیٛاہ کَرَن وَنۍ تِم لٔگۍ ڈرٛگَس کُن تِمو ہیوٚت ڈرٛگ کَرُن پراپر گایِڈَنٕس چھَنہٕ مِلان کِہیٖنۍ اگر اگر وَنۍ یہِ بِزنس تہِ کَرِ ہا أمِس اگر پرٛاپَر گایڈَنٕس مِلِہ ہہ ژٕ کَرو اِتھ کٔنۍ ژٕ گژھِ یِتھ کٔنۍ لون کَڑٕ ژٕ یِتھ کٔنۍ پَتہٕ کَرٕ اِتھ کٔنۍ یہِ گایڈَنٕس تہِ چھَنہٕ مِلان کِہیٖنۍ یہِ گژھِ کَوسِلِنٛگ پروگرام گوٚژھ گژھُن ییٚمہِ کِنۍ زَن یوٗتھ یُس نوجوان چھُ سُہ چھُ واریاہ سَفر کران سریٖنگرس منٛز چھُ واریاہ زیادٕ سَفر کران نوجوان کیازِ کہِ نہ چھِ أمِس نوکری نہ چھُ أمِس مطلب روزگٲری کانٛہہ وَسٲیِل تہٕ بیٚیہِ چھِنہٕ أمِس پرٛاپَر گایڈَنٕس تہِ مِلان کِہیٖنۍ نہٕ یہِ چھُ واریاہ زیادٕ پریشان روزان بٕے کَرٕ تہٕ بہٕ کیٛاہ کَرٕ اِسلیے چھَس بہٕ کَران گورمٮ۪نٛٹَس أپیٖل کہِ تِم دِن سریٖنَگَر ڈِسٹِرٛکَس منٛز کَرَن تِم کَوسِلِنٛگ پروگرام یِم زَن یوٗتھ گورمٮ۪نٛٹ چھِ وٕنکٮ۪ن تہِ کَران کاوسلِنٛگ پروگرام برونٛٹھ کُن تہِ کٔرِنۍ تِم یِم زَن یوٗتھَس لَگہِ پاے کہِ اَسے کَرُن چھُ تہٕ کَرُن کیٛاہ چھُ پراپَر گایڈَنٕس کِتھ کٔنۍ مِلہِ ڈرٛگ ایٚڈِکشَن چھےٚ گٔمٕژَن تَتھ خٲطرٕ ڈرٛگٕز کِتھ کٔنۍ گژھن کٲم ییٚلہِ نَوجَوانَن روزگار مِلہِ تِم لَگَن کُنہِ کامہِ سۭتۍ ڈرٛگ وَگ کَرَن نہٕ تِم پَتہٕ کینٛہہ لیکِن ییٚلہِ نہٕ نوجوانن روزگارٕے مِلیو تِم چھِ پَتہٕ ڈرٛگ کرنہِ بیٚہوان ییٚمہِ ذٔریعہٕ کہِ زَن واریاہ مُشکِلات چھِ یِوان یِم ذٔریعہِ کہ پٮ۪رَنٹ چھِ بوے چھِ کَران بٲیِس قتٕل آز ہیٚتن ییٚتہِ قتلَن ہٕنٛدۍ وٲرۍدات گژھٕنۍ زیادٕ تَمیُک وجہ چھُ یی کہِ تَمیُک وَجہ چھُ مین یہِ کہِ یِمَن چھےٚ بے روزگٲری اَمہِ پَتہٕ چھِ یِم ڈرٛگٕس کُن لَگان پرٛاپَر گایڈَنٕس چھَنہٕ یِمَن مِلان گَرِکٮ۪ن نِش تہِ چھُ ییٚلہِ ییٚلہِ نہٕ یہِ کِہیٖنۍ چھُ کَران أمِس چھِ گَرِکۍ تہِ وَنان تا ژٕ نہ چھُکھ نہٕ کِہیٖنۍ کَران أمِس چھُ تانہٕ یہِ لَگان تہٕ یہِ چھُنہٕ پَتہٕ کِہیٖنۍ کَران مگر أمِس چھُ یہِ ڈِپریٚشَن گژھان یہِ چھُ ڈِپریشنَس منٛز گژھان ٲخٕر بہٕ کیازِ چھُس نہٕ کینٛہہ کَران ٲخٕر مےٚ پوٚر مےٚ کیازِ چھَنہٕ نوکری مِلان اِسلیے چھُ اَکھ یہِ چیلینج یہِ یُس یہِ سریٖنَگرُک یوٗتھ چھُ ایٚجُوٗکیشَن اَگر ایٚجُوٗکیشنَس منٛز چھِ یِم اَصٕل پَکان ایٚجُوٗکیشَنٕے چھِ ییٚتہِ سرینگرٕکٮ۪ن یوٗتھَن چھِ سٲری چھِ پَران لیٚکھان اَصٕل پٲٹھۍ مگر پَتہٕ چھےٚ یِمَن گژھان یِہے پرٛابلِم ییٚلہِ نہٕ یہِ نوکری چھےٚ یِمَن مِلان وۄنۍ گوٚو گامَن مَنٛز چھُ آسان اَکھ چیٖز تِمَن چھِ آسان سٔٹِفِکیٹہٕ ایٚس ٹی ایٚس سی تَمہِ تھرٛوٗ چھےٚ تِمَن نوکری زیادٕ جلدی پَہَم مِلان شَہَر چھِ آسان اوپُن مِرِٹَس منٛز زیادٕ تَر تہٕ یِمَن چھےٚ نوکری مِلنَس منٛز واریاہ زیادٕ مُشکِلات گَژھان